یُس جموں کشمیٖرُک گورمٮ۪نٛٹ چھُ أمۍ کوٚر کیٚنٛژو ؤرۍیو پٮ۪ٹھ واریاہ واریاہ سپورٹ ییٚتہِ کٮ۪ن لوکلن مطلب أمۍ یُس أمۍ لوگ سپورٹ کرنہٕ کِنۍ أمۍ مطلب یُتھے یہِ ٹیکنالوجِکل بنچ گوٚو ییٚتہِ مطلب أمۍ کوٚر لوگ زیادٕ سپورٹ کَرُن لوٗکن مطلب صِرف لوٗکن نہٕ کیٚنٛہہ بچن آ مطلب بُزرگن زنانن شُرٮ۪ن ہرٕ کُنہِ سایڈٕ لوگ أمۍ ایکنامِک ہیٚلپ کَرُن یِم یِم سٲنۍ یوٗتھ ٲسۍ یِمہٕ بےروزگار ٲسۍ مطلب یِم پٔرۍمٕتۍ لیٖکھۍمٕتۍ ٲسۍ مگر اوس نہٕ تِمن میلیٛومُت جاب کہیٖنٛۍ مطلب کیٚنٛژن وجوٗہاتن سۭتۍ یِم گورمٮ۪نٛٹ آف یہِ جموں اینڈ کشمیٖر چھِ أمۍ کٔرۍ مطلب واریاہ تِم سِکیٖمہٕ لانچ مطلب تِم چیٖز لانچ ییٚمہِ سۭتۍ نہَ صِرف ییٚتہِ کٮ۪ن لوٗکن فٲیِدٕ بٔلکہِ زنانن تہِ ووت فٲیِدٕ تہٕ اَمہِ سۭتۍ گٔے یِم کشیٖرِ ہٕنٛز اِکنامی تہِ مطلب ایز اےٚ ہول اَصٕل جی ڈی پی تہِ بڈیو آرام سان تہٕ لوٗکن ہٕنٛز زِنٛدگی تہِ سُدھرے اَصٕل پٲٹھۍ گۄڈٕنیُک اَکھ سِکیٖم چھِ یِم چھِ سُپیشل پیکیج سِکیٖم دِوان ییٚتہِ گورمٮ۪نٛٹ سُپیشل پیکیج سکیٖم مطلب یِم چھِ کیٚنٛہہ لون دِوان مطلب یِمن نوجوانن دِوان لون تِم ہٮ۪کن کیٚنٛہہ تہِ وینچر کھُلٲوِتھ چاہے سُہ آ بزنِس آسہِ لۄکُٹ یا تِم ہٮ۪کن کیٚنٛہہ مطلب شاپ کھُلٲوِتھ آ یِم یِم چیٖز اَمہِ سۭتۍ چھِ تِمن لوٗکن فٲیِدٕ میلان تاکہِ اَمہِ سۭتۍ یُس زن فیٛوٗچر چھُ اَسہِ سُہ تہِ چھُ گژھان اَصٕل اَتھ منٛز چھُ تِمن اِنٹرٛیسٹہٕ ریٹ واریاہ واریاہ کم آسان اگر تِمن وُہ لچھ رۄپیہِ دِن مطلب لون اِنٹریسٹہٕ ریٹ چھِ آسان مےٚ باسان فایِو پٔرسنٛٹ وُہن لچھن زیادٕ بییٚہِ چھِ پٮ۪وان یِمن مطلب ریگوٗلرلی وِزٹ کَران یِم آفیسٲرٕس مطلب یِمن ٹرٛینِنٛگ دِوان تُہۍ کِتھٕ پٲٹھۍ کٔرِو یتھٕ پٲٹھۍ زیادٕ وینچر اِستعمال یا باقٕے چیٖز بیٛاکھ سِکیٖم چھِ زنانن خٲطرٕ یہِ اُڑان تہِ بییٚہِ چھِ مِشن یوٗتھ چھِ بیٛاکھ اَکھ سِکیٖم پرٛووایڈ کَران تتھ چھِ ونان مطلب حِمایت چھِ اکھ سِکیٖم کَران بیٛاکھ چھِ اکھ سِکیٖم تتھ چھِ ونان ہِمت ہِمت چھِ سۄ اَکھ سِکیٖم گورمٮ۪نٛٹ طرفہٕ یۄس یِم یِم چھِ دِوان یِمن کورٮ۪ن ییٚمہِ سۭتۍ کورِ چھِ پنُن لۄکُٹ مۄکُٹ وینچر کھُلاوان مطلب کانٛہہ کوٗر چھِ آسان مطلب یۄسہٕ فرٛیشلی گریجویٹ چھِ آسان یا یۄس چھِ آسان کانٛہہ ٹین پُلس ٹوٗ پاس آوُٹ یا سکوٗل جاب آوُٹ چھِ آسان تِمن تہِ چھِ یِم سِکیٖمز دِوان تتھ منٛز چھِ یِمن دپان تُہۍ کھُلٲوِو مطلب یِم سِکیٖمز مطلب تُہۍ کٔرِو یِمن اَویل یِم سِکیٖم تۄہہِ چھُو کیٚنٛہہ لَٹٕل بِٹ ڈاکیٛومٮ۪نٹیشن پٮ۪وان دِنۍ مطلب آدھار کارڑ پٮ۪وان ویرِفاے پٮ۪وان کرناوُن تہٕ پتہٕ چھُ یِمن لون دِوان ییٚمہِ سۭتۍ یِم زنانہٕ چھِ ہٮ۪کان پتہٕ کیٚنٛہہ کٔرِتھ لۄکُٹ مۄکُٹ شاپ کھُلٲوِتھ مطلب کانٛہہ چھُ کران ٹیلرِنٛگ کانٛہہ چھُ کران بُٹیٖک کیٚنٛہہ چھُ کانٛہہ چھُ کھُلاوان پارلر یا یِتھٕے کٔنۍ کانٛہہ چھُ کھُلاوان سیلوٗن یتھٕے پٲٹھی چھِ یِم واریاہن واریاہن کامٮ۪ن مُلوث گژھان یا کانٛہہ کورِ چھِ مطلب مشروٗم کلٹِویشن کَران یا کانٛہہ کورِ چھِ بی فارمِنٛگ کَران یا سریکلچر کَران أمِس نِش یِم چھِ اَتی پاسِبُل گژھان ییٚلہِ یِم گورمٮ۪نٛٹس سۭتۍ جُڈِتھ چھِ روزان لیکِن گورمٮ۪نٛٹ چھُ اتھ منٛز بیٛاکھ اکھ کٲم مطلب رول ادا کَران کیٚاہ رول ادا کَران سُہ چھُ یِمن ٹرٛینِنٛگٕس دِوان تُہۍ کِتھٕ پٲٹھۍ تُہۍ کِتھٕ پٲٹھۍ بنٲوِو پنٕنۍ کٕلاینٹس تُہۍ کتھٕ پٲٹھۍ بڈٲیِو بِزنِس یِم باقٕے چیٖز بیٛاکھ اَتھ منٛز چیٖز چھِ ینٛگ اینٹرپرنیٛوٗر پرٛوگرام اَتھ منٛز چھِ یمہٕ یِمہٕ یِم ینٛگ اِنویسٹہٕ یِم چھِ آسان اِنٹرپرِنیوٲرٕز تِمن چھِ گورمٮ۪نٛٹ لون دِوان ونان چھِکھ اگر تُہۍ یژھان چھُو یتھ منٛز انڈسٹریٖز منٛز کھُلاوُن یا کیٚنٛہہ ایگریکلچرس منٛز کیٚنٛہہ کھُلاوُن تہٕ تِمن چھُ سُہ لون دِوان ییٚمہِ سۭتۍ یم سٲنۍ نوجوان چھِ یِمن چھُ اکھ اَصٕل وَتھ میلان اَمچہِ بُرٕ کامٮ۪ن نِش بچان تہٕ بیٛاکھ یُس سِکیٖمز چھِ یتھ کٔشیٖرِ منٛز مطلب گورمینٹن لانچ کٔرمٕژ اَتھ منٛز چھِ یِم فرٛی کوچِنٛگ مطلب پرواز چھِ اَکھ سِکیٖم یتھ منٛز چھِ یِم فرٛی کوچِنٛگ پرٛووایڈ کرناوان بچن مطلب نیٖٹ والٮ۪ن خٲطرٕ تہٕ پرواز تہٕ بیٚیہِ یِم یژھان چھِ کے ایس یا آئی ایس آفیسر بنٕنۍ تِمن خٲطرٕ چھِ یہِ حظ یِم یژھان چھِ سیول سٔرونٛٹس بنٕنۍ تِمن خٲطرٕ چھِ تِمن پرواز سِکیٖم پرٛووایڈ کَران ییٚمہِ سۭتۍ تِمن سُہ فرٛی کوچِنٛگ دِوان چھِ مطلب تِمن چھُ پٮ۪وان زیٖرو پٔرسنٛٹ فیس دِیُن تِمن چھُ بس اکھ چیٖز پٮ۪وان کَرُن مطلب بس وُچھُن کمبرٕ کٕم چھِ تتہِ چھِ بیٚہوان تِم بِلکُل مِنمم کانٹِٹی منٛز یا ییٚتہِ چھِنہٕ پۅنٛسہٕ پٮ۪وان دِنۍ منٛزٕ چھِ کوچِنٛگ اورے پرٛووایڈ کَران ونان ریسڈینشل کوچِنٛگ چھِ آسان یِم تہِ چھِ یِم پرٛووایڈ کَرناوان بیٛاکھ چیٖز چھِ یِم یِم دِوان ٹیک یِم لون کَران پرٛووایڈ فارمرن خٲطرٕ فارمٲرزن چھِ دِوان تُہۍ کِتھٕ پٲٹھۍ ہٮ۪کِو پنُن یہِ ایگریکلچر بڈٲوِتھ تُہۍ کِتھٕ پٲٹھۍ ہٮ۪کِو مطلب اَتھ پرٛیوڈوس بڈٲوِتھ تہٕ یِتھٕ پٲٹھۍ تہِ چھِ یِم یِمن ہیٚلپ کَران